آ مےٚ چھِ اَکھکھ بُک پٔرمٕژ تَتھ چھِ اِنٛگلِش چھِےٚ پٔرمٕژ تَتھ منٛز چھِ مےٚ اَکھ بُک یُس مےٚ پٔرمٕژ فیورِٹ بُک دیٹ اِز اِنٛگلِش تَتھ منٛز چھِ اَکھ سٹوری مےٚ پھٔرمٕژ گرٛیٖڈی ڈاگ یہِ اَتھ منٛز چھُ یہِ ہوٗن آسان یہِ چھِ أکِس پُج دُکانَس پٮ۪ٹھ گَژھان تَتہِ چھِ یہِ اَکھ یہِ أڑِج تُلان تہٕ تہٕ ژَلان یُتھُے یہِ أڑِج تُلان چھِ یہِ اَتہِ نیران چھِ یہِ چھِ أکِس جایہِ واتان أمِس آسان اَپوٹ تَرُن اَتھ چھِ آسان کٔدٕل بٔنۍ کِنۍ چھِ آسان آب یعنی کہِ دٔریاب ہیوٗ چھُ آسان یُتھُے یہِ پَتہٕ یَتھ کَلَس تَران چھِ أتھۍ منٛزۍ چھِ أمِس بۄن کُن پیٚوان نَظر یُتھُے أمِس بۄن کُن نظر چھِ پیٚوان أمِس چھِ باسان بیٛاکھ أڑِچ آبہٕ مٔنٛزۍ یتھُے أمِس بیٛاکھ أڑِچ چھِ بیٛاکھ بیٛاکھ ہوٗن بیٚیہِ أڈِج رٔٹِتھ یتھُے أمِس یہِ چھِ وَنان ہو بہٕ کھٮ۪مہٕ ہا یہِ تہِ یہِ یہِ چھِ ہیٚوان یہِ اَتھ تھپھ کَرٕنۍ أمِس أتھۍ منٛز چھِ أمِس پَنٕنۍ أڑِج گژھان ییلہٕ تہٕ پیٚوان چھِ یہِ آبَس منٛز گژھان چھِ یہِ اَمہِ نِش تہِ امہِ سۭتۍ چھِ یِوان کہِ لالچ بُری بَلا ہے کینٛہہ أمِس گٔے یہِ لالٕچ بٔہِ کھیٚمہٕ بیٛاکھ تہِ أمِس گٔے پَنٕنۍ تہِ تَتھے نَس تہٕ درٛے یہِ تَتھ ژھورُے اِسلیے اگر موٗوی ہٕنٛز کَتھ کَرو بہٕ چھُس وَنان کہِ اَتھ پٮ۪ٹھ گژھِ اَکھ موٗوی بَنٕنۍ تاکہِ اَسہِ یی سَمٕجھ کہِ لالٕچ بُری بَلا ہے یہِ کۭژاہ خطرناک یہِ چھِ قسمٕچ بٮ۪مار بٮ۪مٲرۍ چھے یہِ اَکھ یہِ لالٕچ بُری بَلا اَتھ پٮ۪ٹھ گژھ ہے اَکھ موٗوی بَنٕنۍ تاکہِ لُکَن یہِی یہِ سمجھ کہِ أکِس اِنسانَس پَاے أمِس ہوٗنۍ سٕنٛدۍ پٮ۪ٹھ بہٕ یی پَتہٕ سَمجھ أمِس کیاہ گوٚو یِہ کَنۍ تور اَپٲرۍ أمِس کَمہِ پیٚیہِ أڑے اَمہِ سۭتۍ یی ہے سَمجھ کہِ زٕہٕنۍ تہِ گژھِ نہٕ لالٕچ کَرٕنۍ کہِ بہٕ کھٮ۪م ہیمۍ سُنٛد بہٕ کھٮ۪م ییٚمۍ سُنٛد پرٮ۪تھ کٲنٛسہِ پنٛنہِ کھۄتہٕ گَژھِ وَنُن نہ یہےکھیٚیِن گۄڈٕ پَتہٕ کھٮ۪مہٕ بہٕ یہِ سُہ قصہ گَژھِ نہٕ گَژھُن کینٛہہ یہِ ہوٗنِس حظ گوٚو کہِ نہ بَنیَس پَتہٕ ہُہے تہٕ نہ ہُہے تی بَنہِ اِنسانَس تہِ اوکے